اَسہِ أنٛدۍ پٔتۍ ہَسا چھِ واریاہ نَہ واریاہ اِنسان اَتھ سۭتۍ اَتھ آرٹَس سۭتۍ یہِ اٮ۪نٛگیجٕڈ لایِک میٛٲنۍ گَرِکۍ ہَسا چھِ اَتھ سۭتۍ اٮ۪نٛگیجٕڈ گرٛیٖن ہاوُس چھِ بَناوان گیٹٕس چھِ بَناوان ٹرٛالیٖز چھِ بَناوان سوزنہِ کٲم ہَسا چھِ کَران پوٹرے چھِ بَناوان میٛٲنۍ سِسٹَر ہَسا چھِ تِم تِم آرٹ سُہ آرٹ اِستعمال کَران پوٹری بَناوان کارپٮ۪نٛٹَر چھِ أنٛدۍ پٔتۍ واریاہ یِم ہَسا قٲلیٖن چھِ بَناوان واریاہ تِم چیٖز بَناوان نَقٕش کٲری کَران واریاہ نَقٕش کٲری کَران واریاہ نَقٕش کٲری کَران ییٚمہِ سۭتۍ ہَسا یہِ أسۍ گیٹ اگر بَناوو سُہ واریاہ اٮ۪ٹریکٹِو چھُ بَنان واریاہ یہِ خوش کَروُن چھُ بَنان گرٛیٖن ہاوُس یَتھ منٛز ہَسا أسۍ سبزی چھِ بَناوان وَنٛدَس وَنٛدٕ خٲطرٕ چھِ أسۍ گرٛیٖن ہاوُس بَناوان تَتھ منٛز چھِ سَبزی أسۍ بَناوان کھٮ۪نہٕ خٲطرٕ سُہ تہِ چھُ اَکھ آرٹ تہٕ بیٚیہِ ہَسا چھِ پارکَن خٲطرٕ تِم یہِ چیٖز بَناوان یِم ہَسا پارکَن منٛز ضٔروٗری چھِ